أسۍ چھِ کٔشیٖرِ منٛز واریاہ زیادٕ استعمال کران وازوان البتہ ڈِسٹِک انَتھناگَس منٛز چھِ أسۍ پرؠتھ کینٛہہ وازوان استعمال کَرَان پَننہِ پَننہِ آیہِ أسۍ چھِ کَرَان أسۍ چھِ رَنَان ہاکھ چھِ رَنَان أسۍ أسۍ چھِ رَنَان تبَکھ ماز چھِ رَنَان أسۍ چھِ رَنَان رازما دال أسۍ چھِ رَنَان میٚتھ أسۍ چھِ رَنَان ژامَن أسۍ چھِ سٲری سِنۍ رَنَان پننہِ گرِ أسۍ چھِ رَنَان أسۍ ییٚلہِ ہاکھ چھِ رَنان أسۍ چھِ رَنان دۄیو قٕسمو أسۍ چھِ رَنان ژیٚٹہٕ ہاکھ تہِ ژھٹہٕ ہاکھ تہِ أسۍ چھِ اکھ دٔگِتھ ہاکھ یُس أسۍ رَنان چھِ تَتھ منٛز چھِ اسہِ گژھان تیٖل استعمال بیٚیہِ چھُ یِوَان ہاکھ دَگنہٕ بیٚیہِ چھِ تتھ یِوان آب تراونہٕ رُہَن تراونہٕ نوٗن تراونہٕ سُہ چھُ یِوان اسہِ سُہ اکھ ہاکھ چھُ اسہِ یِوان دٔگِتھ رَننہٕ یُس أسۍ ہہُ اکھ ہاکھ چھِ رنان سُہ چھُ رنان أسۍ یِتھٕے پٲٹھۍ تتھ چھِ تراوان أسۍ تیٖل مَرژانٛگَن لیدٕر نوٗن رُہن تہٕ پھیکھ سُہ چھُ یِوان بیاکھ ہاکھ رَننہٕ بیٚیہِ چھِ أسۍ یِوان رازما دال تہِ رَننہٕ سُہ چھِ أسۍ رازما دال تہِ چھِ أسۍ یِوان رننہٕ تتھ چھِ أسۍ ترٛاوَان مَرژانٛگن چھِس تراوَان بٲدیان چھِس تراوان نوٗن چھِس ترٛاوَان رُہَن چھِس ترٛاوَان سُہ چھِ أسۍ یِوَان تِتھ پٲٹھۍ رازما دال بَناونہٕ أسۍ چھِ یِوَان بناوان تَبَکھ ماز تہِ أسۍ چھِ بناوَان ژامَن تہِ چھِ أسۍ بناوَان أسۍ چھِ بناوَان یکھٕنۍ تہِ یَکھنہِ چھِ أسۍ زامُت دۄد تہِ ہؠکان لٲگِتھ گۄڈنیٚتھ چھِ أسۍ ماز تھاوان پاکنٲیِتھ پَتہٕ چھِ أسۍ دۄد انان سُہ چھِ أسۍ انان زامُت دۄد تتھ چھِ پتہٕ پؠوان گۄڈنؠتھ آمن وامن کَڑٕنۍ سُہ چھُ پتہٕ پؠوان تتھ منٛز آب ترٛاوُن ماز ترٛاوُن بیٚیہِ چھُس پؠوان دۄد تراوٕنۍ تتھ چھِ أسۍ پؠوان یہِ دۄد تراوان بییٚہِ چھُس پؠوان یہِ پھوٗتۍ نہٕ تراوُن نوٗن تراوُن تِتھ پٲٹھۍ چھِ أسۍ گژھان یکھٕنۍ تہِ تیار بیٚیہِ چھِ أسۍ بناوان رِستہٕ تمہِ خٲطرٕ چھِ اسہِ پؠوان ماز اَنُن سُہ چھِ اَسہِ پؠوان دَگُن گۄڈنؠتھ تَتھ چھِ پؠوان ٹھوٗل ترٛاوٕنۍ تَتھ چھِ پؠوَان تھٔنۍ ترٛاوٕنۍ تَتھ چھِ پؠوَان پَتہٕ بناوٕنۍ گول گول رِستہٕ پتہٕ چھِ پؠوَان اَسہِ تِم گۄڈنؠتھ آبس منٛز تراوٕنۍ تَتھ چھِ پؠوَان پَتہٕ پھکٕر دیُن تہٕ پَتہٕ چھِ تَمہِ پَتہٕ أسۍ تِم ہؠکان پاکَس لٲگِتھ یِتھُے پتہٕ أسۍ تِم پاکَس چھِ لاگَان تَتھ چھِ پتہٕ پؠوَان اَسہِ مرژانٛگن تراوٕنۍ یا چھِس ترٛاوان ہُتھ کٲٹھۍ مرژوانٛگَن نَتہٕ چھِس ترٛاوان یِتھ کٲٹھۍ مسالہٕ وسالہٕ پھیٚکھ تہِ نوٗن تہِ رُہن تہِ پتہٕ چھِ أسۍ پؠوان رِستہٕ تیار کرٕنۍ أسۍ چھِ بناوان گرِ دانوَل کۄرمہٕ تہِ تَتھ چھِ پؠوان اَسہِ دۄد وۄد لاگُن بیٚیہِ چھُس پؠوَان ماز لاگُن دۄد لاگُن آب لاگُن تہٕ بیٚیہِ چھِس أسۍ تراوان پَتہٕ دانہِ وَل تَتھ چھِ بَناون أسۍ دانہِ وَل کۄرمہٕ تہِ پننہِ ڈِشٹِک اَنَتناگَس منٛز چھِ أسۍ اَمہِ آیہِ پَنُن پَنُن یہِ سیُن رَنان اَدَر ڈِشٹِکَن منٛز تہِ چھُ بدل آسان تِم چھِ بَدل پٲٹھۍ کَتھ کَرَان تِم چھِ یِوان اَسہِ الگ پرٛزناونہٕ تِہنٛز کُکِنٛگ تہِ چھَنہٕ اَمے ٹایپہٕ مگر تِمَن چھُ آسان کتھ بدل اَسہِ چھُ آسان بدل کتھ تِمن چھِ آسان بدل بیٚیہِ چھِ ہؠکان أسۍ گرِ سٲری سِنۍ گرِ بنٲیِتھ أسۍ کیاہ کیاہ چھِ بناوَان میتھ تہِ چھِ أسۍ گرِ بناوان أسۍ چھِ بناوان ژامَن تہِ گرِ تتھ خٲطرٕ چھِ أسۍ پانے دۄد وود آسان گرِ أسۍ چھِ سُہ کاران تراوان چھِس یہِ پھٹکر سُہ چھُ أسۍ پھاٹناوان بناوان چھِس گرے ژامَن تہِ